ہیٚلو آ جی ڈاکٹر سیٖرتُل اِن ایٚم چھِ ؤنِو اَچھا اَچھا مطلب کہِ تۄہہِ چھُو گردَنہِ منٛز دَگ

ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ تُہۍ ما چھُو زیادٕ سِسٹَمَس پٮ۪ٹھ آسان

اَچھا ٹھیٖک یہِ کَر چھَو تۄہہِ یہِ پین آسان یوٗجؤلی

او کے اَچھا مےٚ ؤنۍتو تُہۍ اَکھ کَتھ تُہٕنٛز ایج کیٛاہ آسہِ اَچھا ژوٚوُہ پُلَس ٹھیٖک اَچھا تۄہہِ کوٚروٕ کانٛہہ ایٚکسرے یُس گَردَنہِ ہُنٛد ایٚکسرے چھُ یِوان کانٛہہ ٹیسٹہٕ یا کیٚنٛہہ کوٚر وٕ تۄہہِ اَتھ رِلیٹِڈ

ضروٗر تُہۍ ما بٔرِو کیٚنٛہہ تہِ پَرواے بہٕ کَرٕ تُہٕنٛز پوٗرٕ ساہِتا مےٚ ؤنۍتو تُہۍ اَکھ چیٖز یُتھُے تۄہہِ یہِ گَردَنہِ دَگ چھَو کَران مطلب شامَن ییٚلہِ تُہۍ شۄنٛگان چھُو تۄہہِ کٮُ۪تھ شانٛد چھُو مطلب اِستعمال کَران یہِ چھا نَرَم آسان کِنہٕ یہِ چھُ ترٛکُر کران تُہۍ اِستعمال

اَچھا اتھ کوٗتاہ کال گوٚو تۄہہِ نہَ نہَ مےٚ ؤنِو تُہۍ تۄہہِ کوٗتاہ ٹایِم گوٚو اَتھ اَچھا ژور رٮ۪تھ گٔیوٕ تۄہہِ یہِ تُہۍ گٔیوٕ کٲنٛسہِ اَمہِ برٛونٛٹھ کٲنٛسہِ ڈاکٹرَس نِش کِنہٕ یہِ چھُو تۄہہِ گۄڈٕنِچ کَنسَلٹیشَن

کِہیٖنٛۍ نہٕ ٹھیٖک ٹھیٖک اَچھا اَتھ رِلیٹِڈ کھیٚووٕ تۄہہِ کیٚنٛہہ دوا وَوا

ٹھیٖک گۄڈنِچی کَتھ چھِ تۄہہِ چھُو کانٛہہ لیب یۄس ٹیسٹ لیب آسہِ تَتہِ کَرنٲوزیٚو تُہۍ ایٚکٕسرے اگر تُہۍ گورمٮ۪نٛٹ ہاسپِٹَلَس منٛز تہِ گٔژھِو تَتہِ یُس ایٚکٕسرے سیکشَن چھُ تَتہِ کَرنٲوزیٚو تُہۍ گَردَن ایکٕسرے گۄڈنٮ۪تھٕے ٹھیٖک چھا سُہ ایٚکٕسرے بیٚیہِ کٔرِو تُہۍ کٲم تُہۍ ٲسِو سکریٖن ٹایم مےٚ باسان تۄہہِ کوٗتاہ چھُو سکریٖن ٹایم کوٗتاہ چھُو تۄہہِ دۄہَس منٛز کوٗتاہ ڈِسپٕلے چھُو تُہۍ یوٗز کَران چاہے فون آسہِ لیپٹاپ آسہِ

اُلٹی وُلٹی ما چھَو باسان اُلٹی ما چھِ باسان ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرِو کٲم آ یِم تہِ مطلب ٹٮ۪سٹہٕ چھِنا مطلب ایٚکٕسرے کٔرۍزیٚو تُہۍ گۄڈٕ اکھ سُہ ایٚکسرے ہٮ۪تھ ییٖزیو تُہۍ سٲنِس کٕلنِکَس پٮ۪ٹھ ٹھیٖک چھا تہٕ بیٚیہِ پَتہٕ دِمہو أسۍ تَتٮ۪ن نظر تہٕ بیٚیہِ وُچھو أسۍ پَتہٕ باقٕے ایٚکسرے یِم رِپورٹٕس آسان تِم تہِ ایکاڈِنٛگلی دِمہو تۄہہِ دوا بیٚیہِ کٔرِو تُہۍ تھوڑا سِکریٖن ٹایِم کَم ٹھیٖک چھا

بیٚیہِ چھا کیٚنٛہہ وَنُن چلو ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے بِہِو بِہِو بِہِو بِہِو وعلیکُم سَلام